سٲنِس گامَس منٛز چھِ واریاہ تہٕ ہوم رمیٖڈیٖز ییٚمہِ سۭتۍ زَنہٕ ویٹ لاس چھِ گژھان لیٚوم اَکھ أکِس ترایش گِلاسَس منٛز چھِ تراوان بیٚیہِ چھِس تراوان شُگَر سۭتۍ کران مِکٕس سُہ اَگر چیٚمَو تٔمۍ سۭتۍ تہِ چھِ ویٹ لاس گژھان جِنجَر ٹی چیٚمَو تٔمۍ سۭتۍ تہِ چھِ ویٹ لاس گژھان گریٖن ٹی چیٚمَو تٔمۍ سۭتۍ تہِ چھِ ویٹ لاس گژھان صُبحَن ییٚلہِ مارنِنگ منٛز ووتھ تَتہِ پَتہٕ کَرٕنۍ اٮ۪گزَرسایِز تٔمۍ سۭتۍ تہِ چھُ ویٹ لاس گژھان